سلام علیکُم تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ صحت چھُ ٹھیٖک آ ٹھیٖک پٲٹھٮ۪ن آ تُہۍ ٲسِو بِلڈِنٛگ ہٕنٛدۍ وَنان کیٛاہ ٲسِو تُہۍ وَنان بلِڈِنٛگ ہُنٛد اَچھا اَچھا اَچھا مِٹیٖریَل گۄڈنِچی کَتھ اگر أسۍ سَنَس کُن وُچھو گژھو اَتھ لٔگہِ گۄڈٕنٮ۪تھٕے چھِ اَسہِ پٮ۪وان بِلڈِنٛگ بَناونہٕ خٲطرٕ چھُ واریاہ واریاہ اَصٕل اِکیٛوٗپمٮ۪نٛٹ پٮ۪وان ضروٗرت مِٹیٖریَل ساروٕے کھۄتہٕ بوٚڈ چھُ اَز سیٖمَٹھ یِوان وُچھنہٕ سیٖمَٹھ چھِ سیٖمَٹھ چھُ سیٖمَٹھ چھُ اَز اَمبوٗجا چھُ اَصٕل یا خیبر چھُ یِوان وُچھنہٕ اَصٕل اَسہِ لوٚگ یِمو دۄیو منٛز اَسہِ لوگ خیبر سیٖمَٹھ سُہ چھُ جانامانا سیٖمٹھ سُہ لوگ اَسہِ اَتھ منٛز دوٚیِم چیٖز کٔر اَسہِ کٲم اَسہِ ٲسۍ لیٚبَر لَگان دَہ اَسہِ ہیٛتۍ پنٛداہ اَسہِ دوٚپ نہَ کٲم گٔژھ گَژھٕنۍ صاف ترٛیٚیِم چیٖز وُچھ اَسہِ ترٛیٚیِم وُچھ اَسہِ اَتھ اوس شِ شیٚستٕر شیٚستٕر لوٚگ اَسہِ ہاے کالٹی ہُنٛد بیٚیہِ اگر أسۍ سَنَس کُن گَژھو ییٚلہِ بِلڈِنٛگ بَناوان چھِ اَتھ منٛز چھِ کَران عام طور چھِ کَران تھوڑا بہت اَتھ مطلب اَتھ چھِنہٕ زیادٕ پرٕٛژھان کِہیٖنٛۍ گورمِنٛٹ کامہِ البتہٕ مےٚ دیٛاوٕناو اَتھ پٮ۪ٹھ زیادٕ تَوجہ یِم موٚزوٗر بیٚیہِ دیٛانو اَتھ پٮ۪ٹھ مُلٲزِم یِم تہِ ٲسۍ اَتھ منٛز کَنسٲرٕن مُلٲزِم تِم دیٛاوناو مےٚ اَتھ پٮ۪ٹھ زیادٕ تَوَجہ دوٚپُکھ نہَ نہَ اَتھ چھِ کٲم کَرٕنۍ صاف بہٕ چھُس یُس تہِ کٲم کَران چھُس یُس تہِ بِلڈِنٛگ بَناو بہٕ چھُس تَتھ صاف کٲم کَرناوان بہٕ چھُس مطلب اِنجیٖنَر تہٕ اَمہِ کُے اِنجیٖنَر چھُس بہٕ کیٛازِ بیٚیہِ اِنجیٖنَرس چھِ کٲمٕے یِہَے آسان تہٕ دوٚیِم کَتھ چھِ یہِ مِٹیٖریل ییٚلہِ صاف لوگ تَمہِ سۭتۍ چھِ بِلڈِنٛگ پَتہٕ ٹایِم نیران واریاہ زیادٕ اگر اٮ۪کٕسپٮ۪کٹہٕ چھِ آسان کوٚرمُت ٹایم دَہ ؤری دَہ دَہ گٔژھۍ نیرٕنۍ باہ گٔژھۍ نیرٕنۍ سُہ چیٖز چھِ پٮ۪وان مَدٕ نظر تھٲوِتھ وُچھُن تِمو چیٖزو سۭتٮ۪ن چھُ پٮ۪وان پَتہٕ اِمپٮ۪کٹہٕ تہِ اَصٕل بیٚیہِ چھِ پَتہٕ بیٛاکھ اَکھ اگر اور یِیہِ تٔمِس تہِ چھُ پٮ۪وان اِمپریشَن اَصٕل بیٚیہِ چھِ اَسہِ اتھ پٮ۪وان ڈِزایِن ڈِزایِن کوٚر اَسہِ اتھ گۄڈنٮ۪تھ لوگ ڈِزایِن بَناونَس لوٚگ اَتھ واریاہ ٹایم اَسہِ تہٕ یِم چیٖز چھِ بیٚیہِ اَسہِ نَظرِ تَل تھاوٕنۍ یِم چیٖز کَرے اَسہِ زیادٕ استعمال اَتھ منٛز بیٚیہِ دیُت اَسہِ زیادٕ فوکَس اَتھ منٛز بیٛاکھ مطلب اگر کُنہِ جایہِ بیٛاکھ بِلڈِنٛگ آسہِ بَناوٕنۍ تِم گٔژھۍ ییٚتی دِنۍ نَقشہٕ تُلنہٕ یِمنٕے یِمَے یِمَے یِمَے چیٖز تھٲے اَسہِ یاد یِم یِم چیٖز بیٚیہِ چھُ کانٛہہ سوال تۄہہِ اگر تُہۍ بیٚیہِ کانٛہہ سوال چھُو بہٕ ہٮ۪کو تۄہہِ تَتھ جواب دِتھ تہٕ یا أکِس کَمپُلٮ۪کسَس منٛز کٕتیٛاہ کمبرٕ بنٲے یہِ چھُ ڈِپٮ۪نٛڈ اَپان مطلب اَسہِ کیٛاہ رُکایَرمٮ۪نٛٹ آسہِ تَمہِ حِساب بَنٲو اَتھ اَسہِ اَتھ منٛز اَتھ منٛز چھِ فوٹی باے تھٲرٹی کَمرٕ تھٲرٹی باے فِفٹی چھِ کَمرٕ بٔڈۍ بٔڈۍ ہال چھِ کانفرنٕس ہال چھِ تِم چھِ اَتھ منٛز أسۍ کٔرۍمٕتۍ اِنَسٹال یا تہٕ اَتھ منٛز کٔرِ اَسہِ سارِی کھۄتہٕ بوٚڈ چیٖز اَتھ منٛز بَناے اَسہِ لابی بَنایہِ اَسہِ لابی زٕ ترٛےٚ بَنایہِ گیسٹہٕ روٗم یہِ چھِ گورمِنٛٹ کُنہِ ساتہٕ چھِ آسان کانفرَنسہٕ تِم کَر اَسہِ اَتہِ تَمہِ موٗجوٗب کوٚر اَسہِ زیادٕ اَتہِ اَدٕ سا ٹھیٖک